زیادٕ تَر چھِ یِم کٲشِر لوٗکھ چھِ تِم چھِ زیادٕ تَر پرؠفَر کَران کہِ تِم چھِ أکسٕے جایہِ بؠہوان موسٹلی چھِ تِم کِچنَسٕے منز بؠہوان مول موج بیٚنہِ بوے یا باقٕے بٲژ یِم آسان فیملی منز تِم چھِ سٲری کِچنَسٕے منز یوٗجوٕلی بؠہوان اِکوَٹٕے آسان کَتھ کَران مَطلب کِچنہٕ کِس بارس منز کہِ آز کیاہ رَنو أسۍ آز کیاہ چھِ کَرُن یا مَطلب نوٚو نوٚو کینٛہہ چینجس یِم اَنٕنۍ چھِ آسان پَننِس گرَس منز پَننِس کِچنَس منز اَگر نٔے نٔے چیٖز آسن اَنٕنۍ یا کِچَن آسہِ ریٚنوویٹ کَرُن یا باقٕے چیٖز آسَن کَرٕنۍ تَتھ خٲطر چھِ آسان سُہ ایویلیبٕل بیٚیہِ کیاہ چھِ أسۍ ہؠکان کٔرِتھ یِم فیملی میٚمبٲرٕس آسان چھِ تِم کیاہ چھِ کَران کٲم تِم چھِ وٕچھان کہِ مطلب یِم نٔے نٔے چیٖز رؠسِپیٖز چھِ آسان رؠسِپیٖز چھِ آسان بَناوٕنۍ یا کِچنس منٛز آسہِ کینٛہہ نوٚو پَرٕ کینٛہہ چیٖز سُہ چھِ أسۍ اَنان یا مَطلب بٲے بیٚنہِ چھِ کُنہِ ساتہٕ یہِ کَران سَجَسٹ کہِ آز بَناوو أسۍ کانٛہہ نٔو رؠسِپی یا آز کَرو أسۍ بیٚیہِ کینٛہہ تِم چھِ ہؠکان کٔرِتھ یا بیٚیہِ کچنس منٛز بِہِتھ مَطلب اِکوَٹے کھؠون چؠوٚن بہُن ٲکسٕے جایہِ یہِ چھِ واریاہ زیادٕ پانہٕ وٕنۍ برٛیدَر ہُڈ محبت پانہٕ وٕنۍ قٲیِم کَرنہٕ خٲطرٕ اَکھ بہتر اَکھ چیٖز اَکھ یوٗجؤلی چھِ أسۍ آسان کِچنَسٕے منز بِہِتھ مطلب گرِ یِم تہِ آسَن تِم چھِ سٲری آسان کِچنَسٕے منز بِہِتھ کھؠوان چؠوان چھِ ٲکسٕے جایہِ تہٕ بیٚیہِ کِچنَس منز کیازِ چھِ یوٗجؤلی بیٚہوان مطلب یِم کٲشِر لوٗکھ تِکیازِ کہِ یُس تہِ آسہِ کانٛہہ مطلب یِم چھِ یِوان میٚہمان چھِ یِوان یا کینٛہہ تِمَن چھِ أسۍ یوٗجؤلی کِچنَس منز چھِنہٕ أسۍ میٚہمانن ژانان کینٛہہ تِمَں چھِ أسۍ تھاوان کمرَن منز یِم باقٕے یِم چھِ آسان فیملی میٚمبٲرٕز تِم چھِ کِچنَسٕے منز بیٚہوان مطلب ٲکسٕے جایہِ چھِ سٲری بیٚہوان تاکہِ محبت گژھِ پانہٕ ؤنۍ قٲیِم